سَلام علیکُم وَعلیکُم سَلام اَہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَہن حظ ٹھیٖک پٲٹھۍ شُکُر رۄبس کُن تُہۍ چھِو حظ ٹھیٖک بہٕ اوسُس آوُر آ آز چھِ فرٛی آز چھِ گَرِ

اَچھا جمہِ پٮ۪ٹھ چھِوٕ تُہۍ اَچھا تۄہہِ کتہِ اوٚنوٕ میون نمبر کیٚم ڈیون تٔمِس کیٛاہ چھُ ناو عاقِب اَچھا اَچھا عاقِب آ عاقِبَے چھُ تٔمِس سُہ زانن بہٕ اصٕل پٲٹھۍ اَچھا اَچھا

اَچھا ؤنتو وَ کَتھ جایہِ گَژھُن وَنۍ کَتھ جایہِ چھُو تُہۍ وٕنکٮ۪نس آ یِیِو عٲش کٔرِتھ تُہۍ کیٛاہ سا نیرِو وٕنکٮ۪نس دَہہِ مِنٹہِ کَم باہ نِیرِوٕے ساڈٕ باہ ہیو

اگر نہٕ ٹرٮ۪فِک جام اوس نہٕ کِہیٖنۍ تیٚلہِ وٲتِو سُلے تیٚلہِ لگنو ییٚتی گنٛٹہٕ پانٛژھ شےٚ تہٕ وٲتوٕ یَتھ سایڈس چھِ بنٛگس چھِ وارِیاہ وارِیاہ جایہِ ریٚپوٗر چھِ یا کِرن چھِ گَژھان یپٲرۍ یِیِو عٲش کٔرِتھ کۭتیٛاہ نفر چھِو تُہۍ بہٕ کرٕ ییٚتی پانے گایڈ تُہۍ وٲتِو سرینگر سرینگرٕ پٮ۪ٹھ کٔرۍ زیو مےٚ تُہۍ کال تہٕ رۄپٮ۪س دَہ وُہ ساس تانٮ۪تھ بس بیٚیہِ کوٗتاہ

آ ڈٮ۪رٕ وٮ۪رٕ ہٮ۪تھ سورُے ٹھیٖک چھُ ٹھیٖک چھُ بہٕ چھُس ییٚتی ناتھٕسٕے سایڈس چھُس بہٕ چھُس کۄپوارا سایڈٕ

گۄڈنٮ۪تھ گوٚو سرینگرٕ پٮ۪ٹھ ؤنِو نا تُہۍ مےٚ آ تُہۍ کٔرۍ زیو مےٚ سرینگرٕ پٮ۪ٹھ فون

ٹھیٖک چھُ ٹھیٖک